یۄس زَن پرٛیسٕچ آزٲدی چھِ سۄ چھِ لٲزمی ضٔروٗری اور مجبوٗری ییٖتِس کالَس أکِس مُلکَس منٛز پرٛیس چھُ میٖڈیا چھُ آزاد تیٖتِس کالَس منٛز چھُ اَکھ عام شہری تہِ ہٮ۪کو دٔپِتھ آزاد چھِ یَتھ مُلکَس منٛز پرٛیس گژھِ کوٚرَپٹہٕ پرٛیس یی پھَساونہٕ بنٛد کَرنہٕ پرٛیس سٕنٛز سُہ زبٲنی آواز لگان نہٕ مُہر لَگاونہٕ بنٛد کرنہٕ زانُن گژھِ یہِ گٔے نہٕ پرٛیس بنٛد یہِ گوٚو نہٕ اَتیُک میٖڈیا بنٛد تیٚلہِ کیٛاہ یہِ لٔج لُکَن ہِنٛز زبانہِ مُہر تِکیٛازِ یہِ چھُ پرٛیسٕے آسان یُس لُکہٕ ہٕنٛدۍ مسلہٕ چھُ حکوٗمَتَس تانۍ یا دُنیاہَس بٔتھۍ کَنۍ پیش کَران چاہے تِمَن سۭتۍ غلط آسیٛا یِوان کَرنہٕ لُکَن سۭتۍ تِمَن سۭتۍ آسیٛا رُت یِوان ورتاونہٕ یہِ چھِ صرف یوٚہَے پرٛیس تہٕ میٖڈیا یُس زَن یہِ چھِ ثٲبت کَران زِ اَکھ اِنسان چھا آزاد کِنہٕ اَکھ اِنسان چھُ جھگڑنہٕ آمُت اسلیے پرٛیسٕچ آزٲدی چھِ ضٔروٗری وٕنکٮ۪س چھِ مےٚ باسَن لگ بگ کُنہِ تہِ معاملَس منٛز چھُ لگ بگ پرٛیس وٕنکٮ۪س آزاد وٕنکٮ۪ن یُس گورمینٛٹ آسان تِم چھِ پرٛیس چھُ بِکَن تٔتھۍ تِکیٛازِ وٕنکٮ۪ن چھِ سٲری رۄپَے ژھانڈان گارمینٛٹَس اَتھِ چھِ طاقت تٔمِس اَتھِ چھِ رۄپَے اِسلیے چھِ پرٛیس تِہُنٛدُے بَنان